اسلام علیکُم وعلیکُم اسلام آ فرمٲیو حظ تُہۍ کُم چھُو اہَن حظ اَہن حظ آوُم حظ سَمٕجھ کیٛازِ خیریَتٕے چھِ حظ کیاہ حظ چھُ ہے اَسہِ حظ تمام فیٚسَلٹی چھِ اَسہِ ایٚوَلیبُل تھٲومٕژ تُہۍ حظ ہیٚکِو وُچھِتھ آب تہِ چھِ صاف آسان کھیٚن تہِ چھِ اَصٕل آسان اَصٕل اَصٕل ہے کیٛاہ حظ چھُو تُہۍ اگرحظ وٕ تۄہہِ کانٛہہ شِکایت تہِ چھُ تتھ حظ ہٮ۪کَو أسۍ سُدھار أنتھ پنٛنہِ طر پنٛنہِ طرفہٕ حظ چھِ أسۍ واریاہ کوٗشِش کَران أسۍ حظ چھِ فی کٲنٛسہِ حظ ڈِمانڈ کران پوٗرٕ اَسہِ حظ چھِ سارٕے فیٚسَلٹی ییٚتہِ ایٚوَلیبُل تھٲیمٕتۍ تُہۍ ہیٚکِو آرام سان وُچھِتھِ تہٕ ہے أسۍ حظ چھِ پَنٛنۍ کِنٛۍ واریاہ کوٗشِش کَران

وُچھو حظ أسۍ تُۍ وُچھو أسۍ اَنو وارٕ وارٕ سٲری سُدھار وٕ کیٛاہ حظ چھُو تُہۍ ونان فاینَل ہے چلو ٹھیٖک حظ چھُ تۄہہِ حظ چھُو واتان پانٛژھ ساس زٕ ہَتھ رۄپیہِ ٹھیٖک حظ چھِ اَدٕ حظ تِم حظ کٔرِزیٚو پے